کَنزَٲرٕو کَنزَرویشَن اِشوٗز آ یِم فِشِنٛگ یِم گاڈٕ رَٹنَس مَنٛز یِوان وٕچھنہٕ چھِ تِم چھِ یِوان بٕلاسٹ فِشِنٛگ یا ساینایِڈ فِشِنٛگ تِمَن وَنو بٕلاسٹہٕ فِشِنٛگ فِشِنٛگ منٛز چھِ گَژھان یَتھ منٛز ایٚکٕسپٕلوٗزِو اِستعمال چھُ گَژھان فِش گاڈٕ رَٹنہٕ خٲطرٕ تہٕ سایِنٕڈ فِشِنگ منٛز چھِ أسۍ ہیٚوان وٕچھان یَتھ منٛز سایَنڈ یوٗز چھِ گَژھان فِش کیپچَر کَرنہٕ خٲطرٕ گاڈ کیپچَر کَرنہٕ خٲطرٕ اَسہِ وٕچھ واریاہ چینٛج چھِ آمژٕ یَتھ منٛزَن فِشِنٛگ منٛز ڈِو ٹُو واٹَر پوٚلیوٗشَن آب چھُ خراب آسان یہِ لیٖکیج چھِ آسان شِپَن ہِنٛز لیٖکیج چھِ آسان واٹر پوٚلوٗشَن چھُ یِم واریاہَن فیٚکٹِرٛی نَظ یِم واٹَر فیک یِم فیکٹِرٛیٖزَن ہِنٛدۍ یِم اَوُٹ لیٹٕس چھِ آسان تِم چھِ آسان دٔریاوَن منٛز تِم چھِ آسان جیٖلَن منٛز ییٚمہِ سۭتۍ واٹَر چھُ گَنٛدٕ گَژھان تہٕ فِشِنٛگ پٮ۪ٹھ چھُ واریاہ اَثَر پٮ۪وان